وعلیکُم سلام ورحمۃ اللہ اَسلام علیکُم بٔشیٖر صٲب ٹھیٖک چھِو حظ کیٛاہ سےٚ اۭں صحت چھُو حظ ٹھیٖک گرِ چھِ حظ اَہَن حظ شُکُر حظ خدایَس کُن اَصٕل پٲٹھۍ اَسہِ حظ آسہٕ یہِ مَکانَس کٲم حظ تَتھ حظ چھِ یہِ دارِ تہِ گرنہِ بیٚیہِ حظ چھِ یِم یِم حظ بَناوُن سُہ پینلِنٛگ وینلِنٛگ کَرٕنۍ تَتھ حظ چھِ وۅنۍ واریاہ واریاہ کامہِ تہِ کران تہٕ یِم حظ چھِ تَتھ چھِ ساریےٚ کامہِ یِتھٕے پٲٹھۍ تَتھ چھِ یِم بَناوٕنۍ اَلمارِ وَلمارِ بَناونہِ اَہَن حظ نہ کٲم حظ چھِ زَبردست اَصٕل پٲٹھۍ اَصٕل کٲم مےٚ حظ چھِ پےَ تۄہہِ چھُو شایِد تِمن پَش تہِ کوٚرمُت اَہَن حظ إں

تٔمۍ نا تٔمۍ ووٚنُے نہٕ کیٚنٛہہ تٔمۍ ووٚن ژٕ کر وۅنۍ پانَے کَتھ تہٕ تٔمۍ ؤنۍ اَہَن حظ اۭں

اۭں تَتھ چھِ کَرٕنۍ کٲم یہِ فٹو ٹیٖن چھِ بَنان تۄہہِ نِش ہوٹل ٹیٖن حظ ٹیٖن حظ سُہ چھُ نہَ حظ لَگان اۭں نو ڈِزایِن چھا بیٚیہِ کانٛہہ

اۭں اَہَن حظ

اۭں تۄہہِ حظ چھُ پانَے یُن تُہۍ ؤنۍ تو گانٛدربَل کَتیتھ چھُ تۄہہِ دُکان بہٕ چھُس نہٕ زیادٕ اور نیران کِہیٖنٛۍ حظ تَمہِ موٗجوٗب اَہَن حظ اۭں کِہیٖنٛۍ کِہیٖنٛۍ

چلو ٹھیٖک حظ چھُ اَہَن حظ شُکُر حظ خدایَس کُن اَدٕ حظ بِہِو خدایَس حَوالہٕ